أزکِس زَمانہٕ چھِ ووٗمؠنٕز واریاہ زیادٕ سَپوٹ کَران ہر کُنہِ کامہِ منٛز ییٚمہِ سۭتۍ تِم أکِس مردَس چھِ واریاہ زیادٕ ضروٗری آسان تِہٕنٛزِ لایفہِ منٛز تِہنٛدِس کاروبارَس منٛز فار ایٚگزامپٕل اگر ڈانٕس آسہِ کَرُن پَنجابی ڈانٕس تَتھ منٛز چھِ ووٗمؠنٕز واریاہ زیادٕ اَصٕل یوٗزفُل آسان ییٚمہِ سۭتۍ تٕم پَنٕنۍ سانگٕس یا بَدل کینٛہہ چیٖز چھِ ہؠکان کٔرِتھ فار ایٚگزامپٕل اگر کٲنٛسہِ خاندر چھُ آسان ووٗمینٕز چھِ تَتھ منٛز تہِ شِرکت کَران ییٚمہِ سۭتۍ واریاہ زیادٕ مَزٕ چھُ لگان ییٚمہِ سۭتۍ اؠگزامپٕل وَن ناوُن چھُ آسان تَتھ منٛز چھُ واریاہ زیادٕ مَزٕ لگان تَتھ منٛز چھِ واریاہ زیادٕ اؠنجاے کران تھینکٕس